اگر أسۍ ونو ٹرٕڈِشنل ڈِشز کُس چھُ پنٕنِس کشمیٖر کۄلٕگٲمِس منٛز سُہ چھُ وازوان یِوان ییٚتہِ مانٕنہٕ ہر کانٛہہ چھُ ییٚتہِ چھُ نہٕ تیُتھ کانٛہہ ڈِش پراپرلی مطلب سُہ ہہُ ونو أسۍ ونۍ اگر کٲنسہِ آسہِ وٕنۍ کانٚہہ بتہٕ کھٮُ۪ن پتہٕ اگرے تٔمِس کینٛہہ تہِ آسہِ کھٮ۪ن بتہٕ یا چھُ سُہ گرِ وازوان بناوان یا چھُ سُہ کٲم گژھان سُہ چھُ کُنہِ ریسٹورنٹس پیٹھ گژھان تتہِ تہِ چھُ یِمی چیٖز کھیوان وازوانٕکۍ تتھ منٛز چھُ رِستہٕ یِوان گۄشتاب چھُ یِوان إں بیٚیہِ چھُ تتھ منٛز تبکھ ماز چھُ یِوان إں واریاہ ڈِش چھِ یِوان چِکن چھُ تتھ منٛز یِوان کُکِنگ کُکِنگ منٛز اگر أسۍ ونو اگرے کٲنٛسہِ تہِ آسہِ کُن کٕنۍ ٹرڈِشنل ڈِش خٲطرٕ گژھُن یا کھین آسہِ یا چھُ سُہ وازوان بناوان یا چھُ سُہ سالس گژھان تتہِ چھُ سُہ فُل وازوان کھیوان یا اگرے کُنہِ ہوٹلس گژھِ تتہِ چھُ یِمٕے چیٖزن یتہٕ چھُ وازوان کشمیٖرس منٛزٕے اکھ سارنٕے سٲری سُے کھیوان سُے ٹرڈِشنل ڈِش ییٚتہِ چھُ نہٕ بییہِ باقی کٔہٕنۍ چیٖز یوٗز گژھان ییٚتہِ چھُ سُے رِستہٕ گۄشتاب یکھٕنۍ یِم یِم چیٖز چھِ ییٚتہِ یوٗز گژھان